السلامُ علیکم اہن حظ اہن حظ ٹھیٖک تُہۍ چھُوحظ ٹھیٖک

اۭں تۄہہِ چھُو حظ ترٛامو بانہٕ ضروٗرت کِنہٕ یِم مِسِک چھِ آسان ڈِسکونٛٹ آز حظ چھُ مَطلَب ترٛامَس حظ چھُ کھوٚتمُت ترٛامَس ہیٚکہٕ نہٕ بہٕ ڈِسکونٛٹ کٔرِتھ کیٚنٛہہ البتہ یِم مِسِک بانہٕ چھِ تِمن ہیٚکو ڈِسکونٛٹ کٔرِتھ

تَتھ حظ گَژھِہ دَہ ساس تانۍ اہن حظ نَوَن ساسَن حظ گَژھِہ مۄخصر حظ گَژھِہ نَوَن ساسَن تمہِ علاوٕ حظ گَژھِہ نہٕ کِہیٖنۍ کیازکہِ پتہٕ کیاہ حظ گوٚو نفع حظ ییی نہٕ مےٚ پانَس کِتھ پٲٹھۍ حظ چھُ واریاہ دُرٛوگ گَژھان اسہِ تہٕ گَژھِہ نَہ حظ گَھرُک گُزار چَلُن تہِ حظ چھِ پاے مگر یہِ حظ چھُ اَکھتُے پَنٛدٕہن ساسَن وۄنۍ حظ دِیُتمو مےٚ تۄہہِ دَہنٕے ساسَن بیٚیہِ حظ کوٚرمو ساس کَم اَتھ اچھا اچھا چَلو تُہنٛدِ موٗجوٗب حظ کَرو پانٛژھ ہَتھ رۄپیہِ بیٚیہِ کَم کیازکہِ تُہۍ چھُو دُہے یِوان یوٗر ڈِسکَوٚنٛٹ مےٚ کوٚر ڈِسکَوٚنٛٹ مےٚ کٔرۍ پنٛدہ شٮ۪تھ ڈِسکَوٚنٛٹ تۄہہِ حظ چھُو وۄنۍ دِیُن کَمٕے یوٗتاہ چھِ سِٹیٖلوٗ یِم سِٹیٖلٕکۍ بانہٕ چھِنہ تِمَو منٛز تِمَو منٛز مطلب کٕم ہی ٹایِپٕکۍ چھُو تۄہہِ نِنۍ لیٚج ہا پٔتلہٕ ہا آ تَتھ چھَ حظ ڈِسکَوٚنٛٹ کَرُن کِنہٕ نَہ کِنہٕ تَتھ تہِ مٔنٛگِو ڈِسکَوٚنٛٹ نہ سِٹیٖل بانَن کَتہِ ہیٚکہٕ بہٕ ڈِسکَوٚنٛٹ کٔرِتھ مےٚ حظ کوٚرمو تۄہہِ ترٛام بانَن یوٗتاہ ڈِسکَوٚنٛٹ سِٹیٖل بانَن کَتہِ ہیٚکو وۄنۍ ڈِسکَوٚنٛٹ کٕرِتھ توتہِ تُہۍ وٕچھُو سون شاپ شاپَس پٮ۪ٹھ ییٚیِو تُہۍ وٕچھُو أسۍ کِتھ بانہٕ چھِ کٕنان توتہِ آلریٚڈی آمٕتۍ سٲنِس دُکانَس پٮ۪ٹھ تۄہہِ چھُو وُچھمت أسۍ کِتھ بانہٕ چھِ کٕنان اَدٕ سہ اَدٕ سہ